السلام عليکم ورحمتہ اللہِ وبرکاتہُ مےٚ چھُ فوٹوٗ تُلنُک واریاہ شوق مےٚ تُل گۄڈنیُک فوٹوٗ ڈی اٮ۪س اٮ۪ل آر سۭتۍ یُس مےٚ پنٛنِس پۄپھتٕرِس بٲے سُنٛد اوس تٔمۍ اوس سُہ نوٚو اوٚنمُت سُہ ڈی اٮ۪س اٮ۪ل آر اوس تٔمۍ کینان کالٹی ہُنٛد اوٚنمُت سُہ اوس تٔمۍ واریاہن پاس پونٛسن اوٚنمُت سُہ اوس واریاہ اصٕلۍ فوٹوٗ تُلان

سُہ اوس نوٚو أسۍ گٔیے تمہِ ساتہٕ پِکنِک پٮ۪ٹھ پِکنِک گٔیے أسۍ سکوٗلس سۭتۍ پہلگام مےٚ تُل گۄڈنیُک فوٹوٗ واریاہ اصل سُہ کھول مےٚ پَتہٕ فیس بُکَس بیٚیہِ اِنسٹاگرٛامَس پَتہٕ آے تَتھ واریاہ وِوزٕ تَتھ کوٚرُکھ واریاہو سپورٹ سکوٗل منٛز تہِ کوٚرُکھ تَتھ واریاہ سپورٹ پتہٕ کوٚرُکھ سُہ پتہٕ تھووُکھ سُہ سکوٗل کِس پیجس برٛونٛٹھ کَنۍ ییٚلہِ سکوٗل منٛز کانٛہہ پرٛوگرام آسان اوس پتہٕ ٲسۍ مےٚ اَتھِ فون دِوان دَپان ٲسۍ ژٕ تُل فوٹوٗ یا اگر ویٖڈیو آسہِ ہا تُلُن دَپان ٲسۍ ژٕ تُل فوٹوٗ ییٚلہِ مےٚ گۄڈٕنیُک فوٹوٗ تُل تمہِ ساتہٕ اوسُس بہٕ ایٹتھَس پَران اسہِ اوس سکوٗلس سۭتۍ پِکنِک گژھُن پہلگام مےٚ اوس فوٹوٗ تُلنُک واریاہ شوق بہٕ اوسُس تَمہِ ساتہٕ تُرٛواہ وُہُر ییٚمہِ سات مےٚ گۄڈنیُک فوٹوٗ تُل سُہ کوٚر پتہٕ واریاہ لایِک ساروٕے سُہ فوٹوٗ سارٕے دوٚپ ژٕ چھُکھ اصٕل فوٹوٗ تُلان ساروٕے دوٚپ ژٕ چھُکھ اصٕل فوٹوٗ تُلان سٲری ٲسۍ مےٚ اَتھِ فون مےٚ اَتھ ڈی اٮ۪س اٮ۪ل آر دِوان ژٕ تُل فوٹوٗ تِم ٲسۍ دپان ژٕ چھُکھ واریاہ اصٕل فوٹوٗ تُلان گۄڈنیُک فوٹوٗ چھُ مےٚ پہلگامَس انٛدَر تُلمُت ییٚتہِ زن واریاہ خوٗبصوٗرتی ٲسۍ آسان تَتہِ ٲس یُس زن کہِ تَتہِ تَتہِ اوس بیٛاکھ بیٛاکھ پارک تتھ ٲسۍ ونان بیتاب وادی تٔتی کھَژے أسۍ پہاڑس پٮ۪ٹھ تتی تُجیو مےٚ گۄڈنیُک فوٹوٗ سُہ کھالیو مےٚ اِنسٹاگرٛامس تَتھ آے پتہٕ واریاہ وِوزٕ تَتھ آے پتہٕ لایکہٕ تہِ واریاہ سُہ کوٚر وارہو کھوٚل سُہ پنٕنۍ پنٛنہِ پے پنٛنِس پیجس پٮ۪ٹھ سٕٹوری سُہ تھوٚو پتہٕ ساروٕے بٕتھِس سُہ فوٹوٗ تمہِ ساتہٕ اوسُس بہٕ ایٹتھس پران تِمن دۄہَن ٲسۍ اوس اَسہِ پنٛنِس سکوٗلَس منٛز لاسٹُک ؤری تمہِ دۄہ نِیییَکھ اَسہِ لاسٹٕکۍ ؤری پِکنِک تمہِ دۄہ تُل مےٚ گۄڈنیُک فوٹوٗ